رَننُک چھُ مےٚ واریاہ شوق ییٚلہِ تہِ بہٕ کانٛہہ سون پوٚژھ چھِ یِوان گۄڈٕ چھِ مےٚ گَرِکۍ دَپان وۄتھ سَا ژٕ رَن سَا کینٛہہ أمِس پٔژھِس خٲطرٕ تہٕ رَننَس منٛز کیاہ چھِ مےٚ خۄش گژھان بہٕ چھُس وٕچھَان یوٗٹیوٗبَس پٮ۪ٹھ واریاہ چیٖز نٔے نٔے تہٕ تِم چھُس بہٕ گَرِ کَران مٲنتو تُہۍ رَنان تِم تِمَن منٛز یُس مےٚ اَصٕل چیٖز چھُ رُت باسان مےٚ چھُ روٚنمُت بَٹَر چِکَن چھِ مےٚ روٚنمُت سُہ باسیٚو مےٚ زَبردَست اَکھ آیی آیٹَم تہٕ مےٚ رَنیٛاو سُہ گۄڈنِچ ییٚلہِ مےٚ سُہ روٚن تہٕ گۄڈنٮ۪تھ گوٚو نہٕ تَتھ مَزٕ کینٛہہ مےٚ ژھُن تَتھ کھَنٛڈ ترٛوو مےٚ تَتھ تَتھ گوٚو میچھَر زیادٕ تہٕ تَتھ لوٚگ نہٕ زیادٕ مَزٕ کِہینۍ تہٕ ییٚلہِ تہٕ بہٕ گَرِ رَنان چھُس کیںٛہہ تہِ رَنان چھُس مےٚ چھِ گَرِکۍ کَران واریاہ زیادٕ تعٲریٖف تِم چھِ دَپان اوٚہ ہو ہو ژےٚ کیاہ آیٹَم روٚنُتھ یہِ تہٕ رَننَس منٛز چھِ مےٚ خۄش گَژھان یِم نٮ۪برِم یِم ڈِش چھِ اگر بہٕ وَنہٕ پیٖزا چھِ مےٚ خۄش گژھان رَنُن یا یِم پاکِستانٕکۍ ڈِش چھِ کینٛہہ تِم چھُس بہٕ رَنان کَڑایی چِکَن چھُس بہٕ رَنان تہٕ بیٚیہِ چھُس بہٕ یہِ رَنان پَلاو اَفغٲنی پَلاو سۄ چھُس بہٕ زَبردست رَنان تہٕ مےٚ ٲسۍ ٲمِتۍ حال حالٕے پٔژھ گَرَس منٛز تہٕ مےٚ دِژ تٕمَن اَفغٲنی پَلاو رٔنِتھ تہٕ سۄ باسے تِمَن زَبردَست تِمو نیوٗ اوٚڈ ہَن پیک کٔرِتھ گَرٕ تیٖژ پَسنٛد آے تٕمَن